گۄڈٕنیٚتھٕے بنٲو ساینس اینٛڈ ٹیٚکنالجی سٲنۍ زنٛدگی واریاہ زیادٕ آسان سٲنۍ لایف گٔے واریاہ زیادٕ آسان ساینس اینٛڈ ٹیٚکنالجی ہنٛدۍ کہِ وجہ سۭتۍ یتھ کنۍ أسۍ وُچھان چھِ زنہٕ ساینس اینٛڈ ٹیٚکنالجی ہنٛدۍ کہِ سۭتۍ وجہ سۭتۍ چھ ونکیٚن سانٮ۪ن گرن منٛز سُماٹ فون ٹیلی وجن لینٛڈ لاین فون مشین رایس کُکر پریٚس سورٕے کیٚنٛہہ یہِ سورٕے امے ساینس اینٛڈ ٹیٚکنالجی ہنٛدۍ کہِ وجہ سۭتۍ یتھ کنۍ أسۍ اسہِ اوس پیٚوان گۄڈٕ گژھُن اِیر پورٹ ٹکٹ کرنہِ بُک نہِ ونکیٚن چھ أسۍ ہیٚکان ییٚتی گرِ بہتھٕے ٹکٹ بُک کٔرتھ ہوٹلزن خٲطرٕ چھ ہیٚکان روم گۄڈے گرے بُک کٔرتھ بینٛکگ چھ چلان ونکیٚن سٲرٕے گرے یا کٲنٛسہِ چھ آسان پونٛسہٕ دِنۍ یا ہیٚنۍ سُہ چھ أسۍ ہیٚکان سورٕے ونکیٚن گرے کٔرتھ یا مارکیٚٹ چھُ آسان گژھُن یا ہیٚون چھُ آسان کیٚنٛہہ اَنُن چھُ آسان کیٚنٛہہ سُہ چھ أسۍ ہیٚکان ونکیٚن موبایل فون پٮ۪ٹھے آرڈر کٔرتھ یا باقٕے چیز کالنگ گۄڈٕ اوس پیٚوان گژھن أکس جایہِ پٮ۪ٹھ بیٚکس جایہِ کتھ ونٕنۍ اکھ أکس یا گژھُن اکھ أکس نِش ونکیٚن چھ أسۍ ہیٚکان کالہِ تھرو أکس بیٚکس سۭتۍ کتھ کٔرتھ مسیج ہیٚکان کٔرتھ ای میل ہیٚکان سوزتھ یا ونکیٚن چھِ آسان اکھ چھ آسان أکس ملُکس بیاکھ چھ آسان بیٚکس مُلکس یتھ کنۍ أسۍ چھ ہیٚکان انٹرنٹ تھرو وٹٕس اپس پٮ۪ٹھ تٔمس سۭتۍ کتھ کٔرتھ ساینس اینٛڈ ٹیکنالجی بنٲو سانۍ زنٛدگی آسان امہِ کہِ وجہ سۭتۍ